مےٚ چھِ شوق یور گژھنَس بہٕ گژھٕ ہا مطلب بہٕ کَرٕ ہا پنٛنہِ زِندگی منٛز یہِ سفر بہٕ گژھٕ بہٕ کَرٕ ہا یہِ ٹرٛیوٕل بہٕ گژھٕ ہا سعوٗدی عرب خانہ کعبہ وٕچھِ ہا بہٕ پنٛنیو چٔشمو یوٗتاہ چھِ مےٚ شوق خانہ کعبہ گژھُن گۄڈٕ سوزہَن بہٕ مول موج مطلب مول موج میون گژھِ ہا تور یہِ چھِ مےٚ تَماہ زِندگی منٛز بہٕ سوزہَن مول موج پنٛنہِ کَمٲے پٮ۪ٹھ گریٖبی سُہ مطلب مطلب یوٗتاہ چھِ مےٚ زِندگی منٛز دِلی خٲہِش بہٕ گژھٕ ہا خانے کعاب بہٕ وٕچھِ ہا پنٛنیو چٔشمو پنٛنیو أچھو وٕچھِ ہا سُہ سۄ زیارت سعوٗدی عربَس منٛز چھِ واریاہ زیارتہٕ مطلب سٲری یُس یُس حٲج گژھان چھِ سُہ چھِ وَنان تَتہِ اوس اِتھ کٔنۍ تَتہِ اوس یِتھ کٔنۍ تَتہِ اوس ہُتھ کٔنۍ مےٚ چھِ گژھان دِلَس منٛز اَکھ تَمناہ واے خۄداے بہٕ تہِ وٕچھِ ہا پںٛںیو أچھو یہِ مطلب تَتہِ کیٛاہ چھُ تَتہِ کیٛاہ نہٕ چھُ مطلب میٛانہِ چٔشمہٕ میٛانہِ مطلب بہٕ تہِ وٕچھِ ہا مطلب سۄ جاے سۄ پاک جاے مےٚ تہِ گژھِ ہا یہِ دِل شاد مطلب یوٗتاہ چھِ مےٚ شوق تور گژھنُک تور گژھنُک مطلب دِلی خٲہِش چھِ مےٚ یوٗتاہ یوٗتاہ مطلب یَتھ نہٕ کانٛہہ حَدٕے چھِ مطلب بہٕ گژھٕ ہا اٮ۪کہِ لَٹہِ تور بہٕ وٕچھِ ہا پںٛنیو چٔشمو سۭتۍ کَرٕ ہا تَتھ خانے کعبَس مۄنۍ پَنٕنۍ نٮ۪ماز پَرٕ ہا یہِ دِلَس منٛز خٲہِش آسہِ ہا مَنٛگنُک مطلب یہِ تہِ دِلَس منٛز آسہِ ہَم مطلب ہَر کانٛہہ مطلب ہَر کٲنٛسہِ چھِ آسان پںٛنہِ پنٛنہِ دِلَس منٛز خٲہِش مطلب مےٚ کیٛاہ گوٚژھ آسُن مطلب اگر پَرَر تہِ ییی مطلب اگر مےٚ موت تہِ ییی مَرٕ ہا بہٕ تہِ تٔتی مطلب سۄ گژھِ ہا مےٚ سۄ قبر نٔصیٖبَس بَس مطلب مےٚ باسہِ ہا پَنُن پان زِندگی منٛز کوٚر مےٚ واریاہ کینٛہہ حٲصِل اگر مےٚ تَتِچ قبر گژھِ ہا نٔصیٖبَس بہٕ وٕچھِ ہا پنٛنیو چٔشمو سُہ خانہ کعبہ وٕچھِ ہا بہٕ پنٛنیو چٔشمو سُے تَتھ تَتی چھُ نیران آبِ زَم زَم بوٚڑ ناگ مطلب وَنان چھِس یِم یِم سٲنۍ حٲج چھِ گژھان حاج باے چھِ گژھان ییٚکیٛاہ گٔے مےٚ ییٚتی ہَمساے تم آے تورٕ تَمو وۄنۍ مےٚ مطلب مےٚ اوس دِلَس گژھان أنٛدٕرۍ کِنۍ واے خۄداے کَر گژھٕ بہٕ تور مطلب بہٕ تہِ وٕچھِ ہا پنٛنیو چٔشمو یہِ چھِ مطلب یِیاہ سُہ دۄہ کُنہِ ساتہٕ مطلب بہٕ کَرٕ ہا تور اَکھ مطلب بہٕ وٕچھِ ہا سُہ پنٛنیو أچھو برونٛہہ وقتہٕ ٲسٕس بہٕ وٕچھان مطلب یوٗتاہ اوس مےٚ تَماہ شوق بروںٛہہ وقتہٕ ٲسٕس بہٕ وٕچھان ٹی وی یَس منٛز ٲسٕس وٕچھان وَنان ٲسۍ بیٛاکھ ہَتَے ہُہ بہٕ ٲسٕس وَنان یہِ کَتہِ اوس یہِ اوس حَجَس یہِ اوس خۄداے سٕنٛدِ تَتھ جایہِ نِش پَروَردِگارَن وٕچھ أمِس یوٚژھ پَروَردِگارَن تور گَژھُن پَتہٕ اوس مےٚ تہِ گژھان دِلَس منٛز خٲہِش بہٕ تہِ ٲسٕس وَنان مےٚ میٛانہِ پَروَردِگارا مےٚ تہِ یَژھ بہٕ تہِ گژھٕ ہا تور اگر مطلب دِلہٕ اگر مےٚ کُنہِ ساتہٕ مطلب دِلہٕ مطلب کُنہِ ساتہٕ گوٚو قٕسمَتَس مطلب تور گژھُن بہٕ وٕچھِ ہا سۄ جاے مطلب کَرٕ ہا بہٕ تور چَکر وٕچھِ ہا پنٛنیو چٔشمو سۭتۍ ما مطلب تے تَتِنُک فِضا تَتِنُک سُہ مطلب سکوٗن یُس تَتہِ سکوٗن چھِ تیُتھ سکوٗن چھُنہٕ کُنی مطلب اَکھ جنت چھُ ییٚلہِ پَر مَرنہٕ پَتہٕ چھُ اَکھ جنت مطلب یُس پَروَر دی اگر اَسہِ نیک اعمال آسہٕ ہَن کَرِمَژٕ تَتہِ بیٛاکھ جنت چھُ تَتہِ سکوٗن دِلُک سکوٗن مطلب ہَرکانٛہہ چیٖز چھُ غم پریشٲنی چھِ اِنسان سورُے مٔشراوان تَتہِ چھُ گژھان سورُے خۄداے سٕنٛدِ طرفہٕ مطلب منٛگان چھِ خۄدایَس کَران زارٕپار ہُہ یہِ روزان چھِ دِلَس منٛز سۄ خٲہِش میٛانہِ خۄدایا ژےٚ بَنووتھَس بہٕ یَتھ نیک جایہِ گژھٕ ہا بہٕ تور بہٕ وٕچھِ ہا سُہ آبِ زَم زَمُک ناگ وٕچھِ ہا مطلب تَتھ جایہِ تَتھ پاک جایہِ کَرٕ ہا تھَپھ تَتھ لاگہٕ ہا چٔشمہٕ پنٛںہِ تَتہ وَنٛدٕ ہا چٔشمہٕ پنٛنہِ تَتھ کَرٕ ہا تھَپھ بہٕ وٕچھِ ہا اکہِ لَٹہِ زِندگی منٛز وٕچھِ ہا بہٕ مطلب خانے کعبَس چھُم شوق زِندگی منٛز وٕچھنَس بہٕ تہِ وٕچھِ ہا سُہ خانہ کعبہ مطلب مےٚ تہِ اگر تیُٚتھ بُلاوا سوزِہا پَروَردِگار خۄداے تہٕ خۄداے سُنٛد رسوٗل سوزِہا مےٚ تہِ بُلاوا تورُک بہٕ تہِ گژھٕ ہا مےٚ چھِ سَکھ دِلی تَمنا مطلب اِنسان چھُ مطلب مےٚ چھِنہٕ تیوٗتاہ مطلب گَرَس منٛز تیُٚتھ حِساب کہِ بہٕ ہٮ۪کہٕ کٔرِتھ مطلب پھِر بھی اگر خۄداے سُنٛد وٮ۪ژھُن اوس پَروَردِگار سُنٛد وٮ۪ژھُن اوس مطلب ویوٚژھ خۄایَن سورُے چھِ تٔمۍ سٕے تانۍ اگر تٔمۍ ویوٚژھ ہو سکتا ہے گژھِ ما کُنہِ ساتہٕ مطلب سۄ چھِ مےٚ دِلی خٲہِش بہٕ گژھٕ ہا تور بہٕ وٕچھِ ہا تَتیُٚک فِضا مطلب تَتیُٚک آرام تَتیُٚک سُہ سکوٗن یُس سُہ دِلَس سکوٗن چھِ تَتیُٚک یِوان نٮ۪ماز پَرنہٕ سۭتۍ خۄدایَس بَس باسان چھِ اِنسانَس باس باعثِ جنت مطلب پَروَردِگارَن زَن سوٗزنَس بہٕ سوٗزنَس سیوٚد جَنتَس منٛز تَتیُٚک سُہ سیوٚد باسان اللہ تعالیٰ ہَس مطلب ہَرکُنہِ جایہِ مطلب اِنسان چھِ حٲج چھِ یِوان یمن چھِ وَنان دَپان چھِ مطلب دپان چھِم دپان چھِ وٕچھ اَسہِ اوس تَتہِ اَسہِ کوٚر تَتہِ اِتھ کٔنۍ اَسہِ پٔر نٮ۪ماز اَسہِ کِتھ پٲٹھۍ کوٚر اَسہِ مۄنٛگ اِتھ پٲٹھۍ اَسہِ کوٚر اِتھ پٲٹھۍ مطلب اَسہِ اوٚن اِتھ پٲٹھۍ اَسہِ أنۍ پَتہٕ چھِ سوزان یِم حٲج چھِ یِوان سوزان چھِ آبِ زَم زَم مےٚ چھِ تَماہ بہٕ اَنہٕ ہا پنٛنہِ اَتھٕ پَتہٕ سوزٕ ہا بہٕ تہِ ییٚتی پنٛنِس مطلب رِشتَس پنٛنٮ۪ن ہمساے حق ہمسایَن ہٮ۪مہٕ ہا مطلب ہرکٲنٛسہِ خٔزٕر کُل وٕچھِ ہا مطلب وَنان کہِ بوزنہٕ تَل چھِ وَنان یِم خٔزٕر کُل چھِ تَتہِ ہُہ چھِ تَتہِ یہِ چھِ تَتہِ بہٕ تہِ وٕچھِ ہا پنٛنیو چٔشمو مےٚ تہِ چھُ اَکھ تَماہ تور گژھنَس تیُٚتھ تَماہ چھِ مےٚ پَروَردِگارَن مطلب چھِ دِلَس منٛز مےٚ بَچپَنٕچ خٲہِش کہِ مطلب دِلَس منٛز چھِ مےٚ اِژھ بَچپَنٕچ خٲہِش بہٕ گژھٕ ہا تور بہٕ وٕچھِ ہا تَتِنُک مطلب سُہ عالم وٕچھِ ہا تَتہِ کیُٚتھ عالمہ چھُ آسان تَتہِ کیُٚتھ کیٛاہ حِسابہ چھُ آسان تَتہِ کیُٚتھ کیٛاہ چھِ آسان بہٕ وٕچھِ ہا اکہِ لَٹہِ خۄداے تہٕ رسوٗل اگر مےٚ ویٚژھِ ہا پَروَردِگار اکہِ لَٹہِ وٕچھِ ہا بہٕ مطلب سۄ فِضا سُہ تَتیُٚک مطلب سُہ خۄداے سُنٛد سُہ مطلب تَتہِ چھِ نوٗر اورٕ چھِ حٲج یِوان یِمن چھِ نوٗر آسان پَشپان یِمن چھِ پَروَردِگار مطلب شَکلٕے چینٛج کَران خۄداے تہٕ رسوٗل چھُکھ یُتھ نوٗر نوٗر آسان نوٗرُے نوٗر چھُکھ آسان پھَلان تمَن بٔتھٮ۪ن پٮ۪ٹھ بہٕ چھس وَنان میٛانہِ پَروَردِگارا ییٚلہِ بہٕ تور گژھٕ ٹرٛیوٕل کَرٕ تور بہٕ تہِ یِم تور مےٚ تہِ دَپان نہ مطلب بہٕ تہِ چھس وٮ۪ژھان تِتھَے پٲٹھۍ سُہ نوٗر مطلب دِلَس منٛز ہَرکانٛہہ مَل گوٚژھ مطلب تَتہِ چھُ گژھان ہَرکٲنٛسہِ دِل صاف مےٚ تہِ کَرِ پَروَردِگار دِلشاد گژھٕ ہا بہٕ تور وٕچھ ہا بہٕ سۄ خانہ کعبٕچ جاے سۄ پاک جاے رٕژ جاے نیک جاے تمہِ پَتہٕ تہِ چھِ تَتہِ واریاہ زِ زِیارتہٕ مطلب بہٕ چھس بےخبر پَتہ چھَم نہٕ کَتہِ نَس چھِ کیٛاہ چھِ مطلب بوٗزمُت چھِ مطلب أکِس بیٚیِکِس نِش بےخبر چھس بہٕ مطلب بہٕ تہِ وٕچھ ہا سۄ نیک جاے رٕژ جاے ہَرکانٛہہ جاے وٕچھِ ہا بہٕ تَتہِ سعوٗدی عربَس منٛز ہَرکانٛہہ چیٖز ییٚتہِ نَسَن سۄ زِیارت چھِ واریاہ زِیارتہٕ چھِ مطلب أڑۍ چھِ وَنان تَتہِ چھِ پٮ۪وان شیطانَس کَنہِ لایِن کیٛاتھانۍ مطلب مےٚ چھِ یہِ بوٗزمُتٕے یوت مطلب ٹی وی یَس پٮ۪ٹھ وُچھمُت ایٚکیٛاہ آز چھِ وٕچھان فونَن مطلب اَمٕے اَپٲرۍ پنٛنیو چٔشمو چھُم نہٕ زانٛہہ وُچھمُت وۄنۍ چھِ مےٚ یُتھ تَمنا بہٕ گژھٕ ہا توٗرۍ وٕچھِ ہا سُہ کیُٚتھ کیٛاہ چھُ مطلب میٛٲنۍ میٛٲنِس مٲلِس ماجہِ تہِ چھِ خٲہِش مطلب تم تہِ گژھٕ ہَن غریٖبی مطلب چھِنہٕ تیُٚتھ حِسابہ گَرَس منٛز اِنسانَس تہٕ وٕچھَو وَنۍ اگر خۄدایَن تہٕ رسوٗلَن یوٚژھ پَروَردِگارَن بہٕ وٕچھِ ہا اکہِ لَٹہِ چھِ مےٚ تَماہ بہٕ وٕچھِ ہا خانہ کعبہٕ پنٛنیو یِم أچھو وٕچھِ ہا بہٕ یَتھ زِندگی منٛز چھُ مےٚ اَکُے تَمنا مطلب سورُے کوٚر مےٚ یَتھ دُنیاہَس منٛز ہَرکانٛہہ چیٖز مطلب چاہے گۄناہ چھِ چاہے صواب چھِ بٔرٕ وَتہٕ تہِ ترٛاوِ اَصٕل اَصلُک ہدایت کَرِ پَروَردِگار سارنٕے بہٕ تہِ وٕچھ ہا تٕمہٕ اَصلٕچ وَتہٕ تم نیک وَتہٕ بہٕ تہِ کَرٕ ہا پَروَردِگارَس مطلب بہٕ چھس وٕنکٮ۪نَس تہِ پَروَردِگارَس شُکُر گُزار مگر یہِ تہِ چھس بہٕ وَنان اور گژھٕ ہا بہٕ مطلب اگر خۄداے سُنٛد خۄداے تہٕ خۄداے رسوٗل سُنٛد وٮ۪ژھُن آسہِ ہا گژھٕ ہا بہٕ وٕچھِ ہا بہٕ یہِ جاے نیک جاے وچھِ ہا بہٕ میٛٲنِس خۄدایَس مطلب منظوٗر نٮ۪ماز پَرٕ ہا تَتہِ مٲلِس ماجہِ خٲطرٕ کَرٕ ہا دۄیہِ خٲر نانہِ بٔڈِ بَبَس خٲطرٕ مںٛگہٕ ہا باعث جنت دَپہٕ ہَس میٛانہِ پَروَردِگارا مطلب یہوہَے تَمنا چھُم دِلَس منٛز مطلب میٛانہِ نانہِ بٔڈ بَبَن ہیوٚک نہٕ کٔرِتھ میٛٲنۍ مٲلۍ مٲج ہیوٚک نہٕ کٔرِتھ مطلب میون بہٕ چھس وَنان بہٕ گٔژھٕس میون گوٚژھ خۄداے وٮ۪ژھُن بہٕ کَرٕ ہا تور چَکر وٕچھِ ہا پنٛنیو چٔشمہٕ مُبارکہٕ سۭتۍ تَتیُٚک حال تَتیُٚک سُہ سورُے مطلب دِلَس منٛز تھاو ہا بہٕ وٕچھِ ہا وٕچھ مطلب مےٚ تہِ وٕچھ خانے کعاب روزِہَم دِلَس منٛز مطلب دِل خوشی ہِش گژھِ ہَم مےٚ باسہِ ہا بہٕ آیَس أکِس دُنیاہَس چکر کٔرِتھ یہوہَے شوق تَمنا چھُم بہٕ گژھٕ ہا تور خۄداے وٮ۪ژھِ ہم پَروَردِگار وٮ۪ژھِ ہم آمیٖن